سلام وعلیکُم ڈاکٹر صٲب چھُو حظ مےٚ حظ ووت ڈاکَٹر صٲب راتھٕ پٮ۪ٹھ کَلہٕ دوٚد تہٕ زُکام حظ

چلو شُکریہ